ہیٚلو ہیٚلو وعلیکُم السلام ہاں تُہۍ چھِو حَظ یِم جُگنو کیٖبس آ اسہٕ حَظ ٲس کرٕنۍ یہِ کیٖب اکھ بُک اسہِ اوس گژھُن یمن یور ییٚتہِ مُغل گاڈٕنۍ یپٲر کِنۍ سٲرسٕے بیٚیہِ چھِ زِ ترٛےٚ نفر بیٚیہِ مےٚ سۭتۍ تہٕ اسہِ اسہِ چھُ گژھُن نِشاط شالہٕ مور بیٚیہِ یپٲر کِنۍ چھِنہ حَظ یِم سٲری مُغل گاڈٕنۍ چشمہ شٲہی پری محل تہٕ زٕ ژوٗر نفر چھِ أسۍ سۭتۍ تہٕ مگر اسہِ چھُ صُبحس سُلی نٮ۪رُن یُہے ساڈٕ نو دوٗنہٕ دہ ہیٚو کیٚازِ لۄکُٹ چھُ نہٕ دۄہ واریاہ امہِ موٗجوٗب چھُ اسہِ گژھن جلدی یہ صُبحٲے نیرُن تُہہِ ہیٚکوا پگاہ یِتھ اسہِ چھُ صُبحسٕے گژھُن آ پگاہ صُبحس چھُو یُن بیمِنا بیمِنا باے پاس اہن حَظ یہِ تتٮ۪ن چھُ ڈِگری کالج چھُ نہ یہِ یِمن بچہِ وچہِ یتہَ پران چھِ تتٮ۪ن چھُ آیۍ ایٚم آیۍ چھُ تتٮ۪ن سکول تتہِ پیٹھٕ چھُو تۄہہٕ سیدوٗے نیرُن تتہِ پیٹھٕ چھُو تۄہہِ سیدوٗے نیرُن تہٕ اتین وٲتِو تُہۍ باے پاس یمِ باے پاسہٕ نِش چھُ دٔچھِنۍ کِنۍ وسُن بۄن تتٮ۪ن چھِ چڑاے تہٕ تٔتِی چھُو تۄہہِ واتُن تہٕ أسۍ آسو تٔتِی صُبس پیاران ساڈٕ نو ہیٚو وۄن کیٚاہ رۄپیس ڈۄڈ ہتھ چھُ یہِ اوٗرٕ یوٗرِ ٹھیٖکھ بیٚیہِ کیٚاہ وۄنۍ دۄہ نۓ تہِ اوٚڈ دۄہ لگی توتہِ اوٚڈ دوٗن دۄہ کھنڈ لگی نہ نہ سُہ حَظ گوٚو واریاہ بہٕ حَظ ہیکہِ ترٛہن رۄپٮ۪ن منٛز گٔژھِتھ اگرے بہٕ سوموس کھسہٕ نہ نہ نہ سُے گوٚو سُہ حَظ چھُ آرامے چھُ پوٚز تہٕ مگر یوٗتاہ ما ہیٚکہِ پانژھ ساس رۄپیہِ گوٚو واریاہ زیادٕ تُہۍ کیٚاہ ونان اہن حَظ وۄنۍ سُہ چھُ ضُروری اڈٕ اڈٕ وتی ما ترٲیو تہٕ حَظ نہٕ حَظ سُہ حَظ گوٚو رۄپیہِ ساس رۄپیہِ ساس چھُو ٹھیٖکھ یہِ کوٗتاہ دوٗرے چھُ گژھُن رۄپیہِ ساس چھُو ٹھیٖکھ تۄہہِ کیٚاہ چھُو تٔتِی اگرے اتھ منٛز کیٚاہ چھُ رۄپیہِ ساس زن تۄہہِ ما چھو گٲڑ زیادٕ اوٗرٕ یوٗرٕ پکناوٕنۍ

ادٕ وۄنۍ تُہی ؤنِو وۄنی تُہی کوٗتاہ چھِو ونان نہ نہ نہ پگاہ لٲگزِ نہٕ تُہۍ مےٚ پتہِ یتٮ۪ن چھِپٕر نہ نہ تہِ چلنہٕ تُہۍ ؤنِو مےٚ وُنی کوٗتاہ چھِو ونان بہٕ دِمہو نہٕ رۄپیس پنداہ شیٚتھ علاوٕ کِہیٖنۍ تہٕ نہٕ اچھا اچھا چلو وۄنۍ تیٚلہِ چھُ ٹھیٖکھ سُے گوٚو واریاہ اصٕل تیٚلہِ تہٕ تیٚلہِ حَظ وٲتزیٚو پگاہ صُبحس ساڈٕ نو برابر ہہ آ برابر وٲتِزیٚو ساڈٕ نوٚ تہٕ چلو بیٚہِو